ڈِسٹِرٛک بارہمولاہَس منٛز ہَسا چھِ ایشیہِ چہِ ساروِی کھۄتہٕ بٔڈ ایٚپٕل مٔنڈی لارجَسٹ فرٛوٗٹ مٔنڈی یُس سوپورَس منٛز چھِ یُس ہَسا اَکھ مین بِزنٮ۪س حب چھِ بِزنٮ۪س مینَن خٲطر تہٕ یِم تہِ اَن اٮ۪ملایمَنٛٹ یوتھٕز وٕنکٮ۪نَس چھِ تِم ہَسا چھِ تَتہِ پَنٕنۍ کٲم کَران تہٕ ییٚمہِ سۭتۍ ہَسا تِم مطلب پَنُن روزگار چھِ برونٛہہ کُن پَکناوان تہٕ فیملی چھِ فیٖڈ کَران تہٕ باقٕے یِمہٕ گورنمنٹ جابٕز چھِ رٮ۪کرٛوٗٹمَنٛٹ تہِ ہَسا چھِ دۄہ کھۄتہٕ دۄہ واریاہ کَم گژھان کَمپِٹِشَنُک زَ زَمانہٕ ہَسا چھُ کشمیٖرَس منٛز تہٕ گورنمنٹ جاب جاب چھِ واریاہ زیادٕ مُشکل مِلٕنۍ تہٕ پرٛیویٹ جابٕز یِم چھِ پرٛیویٹ سٮ۪کٹَر تہِ چھِ کٔشیٖرِ منٛز واریاہ کَم لَبنہٕ یِوان خاص طور بارہمولاہس منٛز بارہمولاہس منٛز تہٕ لُکھ چھِ ساروٕے کھۄتہٕ زیادٕ پرٛفَر تَتہِ کَران اٮ۪پٕل بِزنٮ۪س تِکیازِ تَتہِ ہَسا چھِ ساروٕے کھۄتہٕ بٔڈ فرٛوٗٹ مٔنڈی تہٕ یُس ہَسا آلموسٹ چھِ کَران تھَوزَنٛڈٕس آف فیملیٖز یُس فیٖڈ چھِ کَران تہٕ باقٕے یِم تہِ وٕنکٮ۪نَس تَتھس اسہِ آلموسٹ اٮ۪جوکیشَن ریٹ ایز کَمپیرڑ ٹُہ باقٕے ڈِسٹرٛکو نِش ہایی تہٕ ییٚتہِ ہَسا آلموسٹ مےٚ تہِ چھِ وٕچھمُت تِم پی اٮ۪چ ڈی سکالٲرٕز یِم ہَسا وٕنکٮ۪نَس گَرِ چھِ بِہِتھ یا باقٕے یِم تہِ مطلب ماسٹرٕس ڈِگری کٔرِتھ یِم گَرِ چھِ وٕنکٮ۪نَس بِہِتھ یِم پَنُن بِزنٮ۪س چھِ کَران چاہے دُکان چھُکھ یا بیٚیہِ چھِ کینٛہہ باقٕے لیبٲرٕس لیبٲرٕس